مصروٗف صٲب تُہۍ ؤنۍ تو مےٚ تۄہہِ کُس بیڈ ہیبِٹ اوسوٕ یُس تۄہہِ ترٛووٕ تہٕ تۄہہِ کِتھ پٲٹھۍ ترٛووٕ یہِ آ یاصر صٲب بَڑٕ زبردست کۄسچن پرٛژھوٗ تۄہہِ یُس زَن میون بیڈ ہیبِٹ اوس سُہ ہسا اوسُس بہٕ سِگریٹ چؠوان نشہٕ کران یُس یہِ موٚکُر عادت اوس یہِ ہسا لوٚگ مےٚ زٕ ساس تہٕ ژۄدہس منٛز ییٚمہِ ساتن بہٕ میٹرِکس اوسُس پران تنہٕ پؠٹھ برابر ہسا اوسُس بہٕ یہِ نشہٕ کران زٕ ساس تہٕ اَکوُہس تام زٕ ساس اَکوُہ جَنؤریَس تام ترٛوو کیازِ مےٚ یہِ تِکیازِ اَمہِ نشہٕ سۭتۍ نہ چھُ روزان یارن نِش عزت تہٕ نش روزان گرس منٛز عزت تہٕ خاص کر ہسا چھُ اَمہِ سۭتۍ صحتٕچ پرابلم گژھان